گاندربَلس منٛز چھُ اَکثر زیادٕ کِرکٹ گیمہٕ زیادٕ یِوان گِندنہٕ تہٕ اَتھ منٛز چھِ مختلِف کٔمٹی ہِندۍ لُکھ آسان اَتیتھ چھِ یَکجہتی آسان مختعلِف علاقن ہِندۍ چھِ یِوان دوٗر دَرازٕ علاقو پٮ۪ٹھ چھِ یِوان گیم وُچھنہِ اور تَتھ منٛز چھِ یِم گپ شپ تہِ کران مطلب چکر تہِ چھُکھ مِلان بُزرٕگ تہِ چھِ آسان جوان چھِ آسان زَنان چھِ آسان مَرٕد چھِ آسان یِکوَٹہٕ گپ شپ چھِ کران تہٕ زیادٕ اَتھ منٛز چھِ واریاہ پِلے گروُنڈ چھِکھ دِتمٕتۍ یتہِ زن کِرکٹ چھُ یِوان زیادٕ پَہن اَکثر زیادٕ کِرکٹ گِندان اَلگ اَلگ علاقن منٛز چھُ آسان تہٕ یِم اَتھ منٛز چھُ ٹورنمیٚنٹ چھُ یِوان زیادٕ تر چھُ یِوان ٹورنمیٚنٹ گِندنہٕ یِتھ منٛز واریاہ پارٹِسپیٹ چھُ گژھان گاندر بَل چھُ اَسہِ کَمرِیا اَتہِ چھُ پِلے گروُنڈ اَسہِ بَڑٕ اَصٕل تَتھ منٛز زیادٕ پہنۍ یِوان گِندنہٕ تہٕ بَس